بہٕ چھَس یَژھان سیوٗزَرلینٛڈ گَژھُن تَمیُک اَکھ وَجہ چھُ یہِ کہِ مےٚ چھُ بوٗزمُت کہِ کٔشیٖر چھےٚ سیوٗزَرلینٛڈ کھۄتہٕ زیادٕ تہِ خوٗبصوٗرت یُس یہِ اَتؠن یہِ کَمپیرِزٕن اَکھ گَژھان چھُ اَتؠن چھُ مےٚ تَران سَمَج یہِ گوٚو سیوٗزَرلینٛڈ تہِ چھِ خوٗبصوٗرت بیٚیہِ چھُ مےٚ بوٗزمُت یہِ چھُ واریاہ رِزؠمبٕل کَران کٔشیٖر ہِنٛدۍ پٲٹھۍ اِسی لیے چھَس بہٕ یَژھان سُہ جاے وٕچھِنۍ کہِ یوٚس کٔشیٖرِ ہِش جاے آسہِ یَتؠن یِم مےٚ ییٚتہِ مےٚ روٗٹ چھِ بِلانٛگ کَران بہٕ چھَس یَژھان سۄ جاے وٕچھِنۍ